کٲشر لُکھ چھِ مختلف طریق پَنٕنۍ کٲشر زبان ہُنٛد استعمال کٔرِتھ مختلف فنگشن کران جیسے کہِ گِیوُن ونُن ونناوُن کٲشُر ڈایلاگ وَنٕنۍ کٲشر ؤنِتھ ڈسکو کرُن ناتھ کٲشِر پٲٹھۍ پرُن کٲشِر پٲٹھۍ کرٛیکہٕ دِتھ سبزی کِنٕنۍ